مےٚ چھِ خۄش کَران گِنٛدُن یُس زَن مےٚ واریاہ زیادٕ خۄش چھُ کَران کیٛازکہِ بہٕ چھُس فُٹ بال گِنٛدان تِتھٕ پٲٹھۍ چھُس بہٕ واریاہ خۄش آسان واریاہ زیاد فرٛی آسان ٹینٛشَنو نِش باقیو معاملاتو نِش باقیو چیٖزو نِش گِنٛدُن چھُ مےٚ واریاہ زیادٕ خۄش کَران کیٛازکہِ تَتھ مَنٛز چھِ اکھ جِسمٲنی ایٚکزرسایِز گَژھان تَنٛدرُست روزان اکھ اِنسان گِنٛدُن تَمہِ سۭتۍ چھُ مےٚ واریاہ زیادٕ خُشی میلان کیٛازکہِ مےٚ چھُ پَنُن پان امہِ سۭتۍ فِٹ باسان بیٚیہِ چھِ مےٚ امہِ سۭتۍ اکھ دِلی خُشی یِوان زیاد چھ مےٚ خۄش کَران ییٚلہِ مےٚ پَننہِ گامٕکۍ شُرۍ آسَن سۭتۍ تِمَن سۭتۍ وۅتھُن بِہُن گِنٛدُن تِمَن سۭتۍ چھ مےٚ واریاہ زیادٕ خۄش کَران بیٚیہِ چھُ مےٚ خۄش کَران پَرُن بے اَلَگ اَلَگ واریاہ زیادٕ خۄش کَران کیٛازکہِ یوٗتاہ اَسہِ اِنسان پَرِ تیٛوٗتاہ چھُ ذہن سون بوٚڈ گژھان تیٛوٗتاہ چھِ أسۍ ہیٚکان سوٗنٛچِتھ تیٛوٗتاہ چھِ أسۍ ہیٚکان سَمجِتھ کَتھِ بیٚیہِ چھِ اَسہِ مَنٛز اکھ تَبدیٖلی یِوان بیٚیہِ چھ مےٚ خۄش کَران گَرٕ کیٚن سۭتۍ بِہُن تِمَن سۭتۍ کتھ کَرٕنۍ یِمن سۭتۍ مَذاق کَرُن بیٚیہِ چھِ گَرٕکیٚن سۭتۍ یِوان اَلگٕے سوٚکوٗن کھیٚنَس ویٚنَس سُہ چھُ مےٚ واریاہ زیادٕ خۄش کَران بیٚیہِ پَنہٕ نیٚن گامہٕ کیٚن شُریٚن سۭتۍ یا گَرِکیٚن سۭتۍ یا باقیَن سۭتۍ کُنہِ جایہِ دوٗر چَکرَس گَژھُن پَہاڑَن پیٚٹھ کُنہِ بالَن پیٚٹھ کُنہِ شَاہرَس مَنٛز کُنہِ گامَس مَنٛز تَتھ چھُ مےٚ واریاہ زیادٕ خۄش کَران